ییٚتہِ چھِ ٲسۍ مٕتۍ برونٛہہ کالہِ سینما ہال یِم پَتہٕ بَنٛد کَرنہٕ آے حالانٛکہ ریٖسَنٛٹلی آو سرینگرَس منٛز اَکھ سینما ہال ترٛاونہٕ تہٕ تَتہِ یِم تہِ ریٖسَنٛٹ فِلمہٕ آے تِم آے تَتہِ ہاونہٕ تہٕ اَکھ یُس اَسہِ لیٹیسٹ فلم وٕچھ اسہِ سۄ ٲس سمیٖند سِرار تہٕ تَتھ ٲس پانٛژھ ہَتھ تُرٛوَنزاہ رۄپیہِ فیٖس تہٕ بیٚیہِ ٲسۍ أسۍ تَمہِ دۄہ بودوارِ دۄہ گٔمٕتۍ بَڈٕ زَبَردَس لوکیشَن ٲس موٗوِی وٕچھنَس آو اَکھ الگٕے مَزٕ واریاہ ٹایمہٕ بعد